ہیٚلو اَسلام علیکُم

وعلیکُم اَلسلام تُہۍ چھِو حظ ٹھیٖک الحمدللہ ٹھیٖک تُہۍ چھِوا حظ ییٚتی روزان ییتھۍ ایریاہَس منٛز ییٚتھۍ گامَس منٛز أسۍ حظ آمٕتۍ یور چَکرَس تہٕ أسۍ چھِ ٹوٗرِسٹہٕ تہٕ أسۍ ٲسۍ وُچھان ییٚتہِ کہِ یِم لوکَل ریذِڈینٹٕس چھِ تِمن ہٕنٛز اٮ۪کٔسپیٖرینَساہ کیٛاہ چھِ یَتھ گامَس منٛز روٗزِتھ مطلب کٮُ۪تھ چھُو تۄہہِ باسان کیٛاہ مَزے چھا ییٚتہِ یا جَنگلی جَانورَن ہُنٛد خطرٕ وَترٕ ما آسان کِژھ ہِش زِنٛدگی یا چھِو تُہۍ گُزاران اَسہِ ؤنۍتو تُہۍ پَنٕنۍ اٮ۪کٔسپیٖرینَساہ کیٛاہ مَزے وزَے چھا ییٚتہِ آ ؤنِو اَچھا اَچھا ٹھیٖک اَدٕ سا اَوا اَوا آبُک مُشکِلات گژھان نہَ آ آ اَسے آو اَصٕل مَزٕ ییٚتہِ شُکُر الحمدللہ اَسہِ آو واریاہ اَصٕل مَزٕ تہٕ دٔپِو یَتھ چھِ پَنٕنۍ سَختی تہِ چھِ تہٕ سہوٗلیت تہِ چھِ نا

چلو ٹھیٖک حظ چھُ چلو ٹھیٖک چلو شُکرِیا شُکرِیا تہٕ اَسہِ حظ اوس یی زانُن کہِ سارِنٕے ہٕنٛز نِیہِ اَسہِ راے اَڈٮ۪ن ہٕنٛز چھِ اَصٕل اٮ۪کٔسپیٖرینَس اَڈٮ۪ن ہٕنٛز چھِ تھوڑا خرابٕے تہٕ چلو شُکرِیا تۄہہِ دیُتوٕ اَسہِ پَنُن ٹایم تہٕ اَمہِ خٲطرٕ شُکرِیا چلو بِہِو حظ رۅبَس حوال